اگر أسۍ ڈِسٹِرٛک بَڈگامٕچ کَتھ کَرو یہِ چھُ واریاہ پَتھ ڈِسٹِرٛک واریاہ زیادٕ باقٕیَو ڈِسٹِرٛکو کھۄتہٕ حالانٛکہِ یہِ چھُ سریٖنگرَس ساروی کھۄتہٕ زیادٕ نزدیٖک ساروی کھۄتہٕ زیادٕ نزدیٖک ڈِسٹِرٛک مگر کِینٛہ سَو وَجوٗہاتَو ستۍ چھُ یہِ نَظر اَنٛداز یِوان کَرنہٕ نَتہٕ اگر أسۍ وٕچَھو یُس ڈِسٹِرٛک بَڈگام چھُ یہِ چھُ سریٖنگرٕ زیادٕ کھۄتہٕ زیادٕ پانٛژھ شےٚ کِلوٗمیٖٹَر سریٖنگرٕ پؠٹھ دوٗر باقٕے چھُ یہِ ساروی کھۄتہٕ کٕلوزیٚسٹ ڈِسٹِرٛک یُس سریٖنگرَس چھُ سُہ چھُ بَڈگام حالانٛکہِ اِیَرپوٹٕچ اگر أسۍ کَتھ کَرو نیٚسفہٕ کھۄتہٕ زیادٕ اِیَرپوٹُک لینٛڈ یُس چھُ سُہ چھُ بَڈگامسٕے منٛز وۄنۍ اگر أسۍ کَتھ کَرو بَڈگام ڈِسٹِرٛک بَڈگامٕچ یہِ ہاسپِٹلَن ہٕنٛز ہیٚلتھَس رِلَیٚٹِڈ تِم تہِ چھِنہٕ اگر أسۍ وٕچھو ہاسپِٹَل ڈِسٹِرٛک بَڈگامُک سُہ چھُ سُہ چھُنہٕ ڈِسٹِرٛک ہاسپِٹَل وَنٛنہٕ لایَق کینٛہہ کیازکہِ یُس ڈِسٹِرٛک ہاسپِٹَل چھِ تَتہِ چھِنہٕ تَتہِ چھِ ہَتھ کھوٚت کَم بؠڈٕس ایٚویٚلیبٕل تہٕ تیٖژاہ زیادٕ پارکِنٛگ ہٕنٛز سٕپَیس بِلکُل تہِ تَتہِ کِہیٖنۍ کیٛازِکہِ بہٕ چھَس تور گٔمٕژ تَتہِ چھَنہٕ تِم چھِ لگ بگ یِم نارمَل ہیٚلتھ کِیر سیٚنٹَر چھِ گامَن منٛز آسان لگ بگ چھُ یُس ڈِسٹِرٛک بَڈگامِکۍ ہاسپِٹَل چھُ سُہ چھُ تیُتھُے وَۄنۍ اگر أسۍ بَڈگام روڈٕچ کَتھ کَرو روڈ تِم چھِ یِم چھِ تِم چھِ واریاہ زیادٕ ڈَیٚمَیج چھِ مےٚ چھُ باسان زِ بَڈگام پؠٹھ سریٖنگر چھُنہٕ تیوٗتاہ ڈِسٹَنٕس چھُنہٕ بِلکُل تہِ کِہیٖنۍ مگر چوٗنٛکہِ یِم روڈٕچ حالات چھِ ییٖژاہ خَراب ییٖژاہ خَراب کہِ کَم سے کَم چھُ اَسہِ اکھ گٲنٛٹہٕ لگان بَڈگام ٹُو سریٖنگر وَاتنَس تِم پانٛژھ ٲٹھ کِلوٗمیٖٹَر کَڑنَس چھُ کَم سے کَم اکھ گٲنٛٹہٕ اَسہِ لگان تہٕ یِم چیٖز چھِ حالانٛکہِ یہِ اوس واریاہ زیادٕ نزدیٖک کَنؠکٹِڈ اوس سریٖنگرَس کَنؠکٹِوِٹی اگر ٹھیٖک آسہِ ہا روڈ اگر ٹھیٖک آسہِ ہا مےٚ چھُنہٕ باسان لُکَن گژھِ ہا کینٛہہ پرٛابلِم وِدِن سیٚکؠنٛڈٕس وِدِن مِنٹٕس واتہَن ڈِسٹِرٛک بَدگامٕکۍ لُکھ سریٖنگر مےٚ چھُ باسان اِنفرٛاسٹرٛکچَرَس پؠٹھ چھِ واریاہ زیادٕ کٲم کَرنٕچ ضٔروٗرت کیازکہِ کشمیٖرٕچ اوٚوَرآل ڈِسٹِرٛک بَڈگامٕچ سۭتۍ سۭتۍ اگر کٔشمیٖرٕچ اوٚوَرآل کَتھ کَرو یہِ چھُ اکھ واریاہ خوٗبصوٗرت جاے یَتھ اَگر أسۍ اِنفراسٕٹرَکچَرَس پؠٹھ تھوڑا بہت فوکَس کَرو یہِ ہیٚکہِ واریاہ اَصٕل جاے بٔنِتھ اگر بہٕ بَڈگامٕچ کَتھ کَرٕ ییٚتہِ چھِ سویِل کَٹِنٛگ واریاہ زیادٕ گژھان تَمہِ کہِ وَجہ وجہ سُتۍ چھِ ڈِسٹِرٛک بَڈگام یُس چھُ اَمِچ خوٗبصوٗرتی چھِ دۄہ کھۄتہٕ دۄہ خَتم گژھان کیٛازِکہِ ییٚتؠن تہِ یَپٲرۍ تہِ بہٕ گژھٕ آز کَل تَپٲرۍ چھَس بہٕ وٕچھان چھِ آسان سویِل کَٹِنٛگ گمٕژ ڈِسٹِرٛک بَڈگامَس منٛز یُس زَن واریاہ زیادٕ تَکلیٖف چھِ دِوان أکِس اِنسانَس پَتہٕ کَرٕ بہٕ کَتھ ہِیٚلٕتھ وایِز تہِ چھُ بَڈگام واریاہ زیادٕ ڈِزیٖزِز چھِ کیٛازِکہِ ییٚتہِ چھِ ساروی کھۄتہٕ زیادٕ برِٛک کٕلَنٕس یِمَن کٲشِر پٲٹھۍ بَٹھہٕ چھِ وَنان یَتِہ اِینٛٹہِ سَیٚرِ چھِ بَنان تہٕ تِمو ستۭۍ تہِ کیاہ چھُ گژھان تَتھ یُس سُہ دُواں چھُ نَیٚران تَمہِ سۭتۍ چھِ لُکھ واریاہ زیادٕ عذابَن منٛز واریاہ زیادٕ بؠمار گژھان تہٕ یِم چیٖز چھِ اَسہِ واریاہ زیادٕ یِمَن پؠٹھ چھِ غورو فِکر کَرنٕچ ضروٗرَت تہٕ یُس یہِ واریاہ ضٔروٗری چھُ